اہن حظ آ بالکُل ہٮ۪کہٕ بہٕ ؤنِتھ پانٛژھ ڈیٹ یِم مےٚ یاد چھِ آز تہِ زٕ اگستہٕ زٕ ساس اردہس منٛز چھُ مےٚ کوٚرمُت میٹرک پاس ژور مارٕچ چھ مےٚ بوے لوٚگمُت آرمی منٛز ٹویلتھٕ پاس چھُ مےٚ کوٚرمُت اکتوٗبر زٕ ساس کُنوُہس منٛز تہٕ بٔرٕتھ ڈے چھُ مےٚ سدہ پانٛژھ زٕ ساس ژور تہٕ ینہٕ پٮ۪ٹھ مےٚ نٮ۪ماز لٲج پرٕنۍ اللہ تعالیٰ ہن کٔر ہدایت تمیُک ڈیٹ اوس شیٚے میے زٕ ساس تٕرووُہ